اگر بہٕ کَتھ کَرٕ سٲنِس علاقس منٛز یِم مشہوٗر سِںۍ چھِ زِ بہٕ چھَس کٔشیٖرِ پٮ۪ٹھ کٔشیٖرِ ہٕنٛز چھَس بہٕ اگر بہٕ کَتھ کرٕ کٔشیٖرِ منٛز کٕم فیٚمس کٕم مشہوٗر کھٮ۪ن چھِ تِم گۄڈنیُک ناو چھُ اَسہِ سارنٕے ہٕنٛدِ دٮ۪ماغس منٛز یِوان رِستہٕ گوشتاب چھِ روگنجوش چھُ یَکھٕنۍ چھِ بیٚیہِ تہِ وارِیاہ چیٖز چھِ مگر مشہوٗر چھِ ییٚتہِ کباب یِوان ماننہٕ بیٚیہِ اگر بہٕ کَتھ کَرٕ مَزٕ چھُ ہر کٲنٛسہِ پنٕنہِ پنٕنہِ الگ الگ ٲڑۍ یِم ٲڑۍ کھٮ۪ن چھِ تِم چھِ ٹیٚٚٹھۍ یِم ٲڑۍ کھٮ۪ن چھِ تِم چھِ مٔدٕرۍ یِم ٲڑۍ کھٮ۪ن چھِ تِم چھِ دِوان ژوٚک مَزٕ یَتھ ییٚتہِ وَنان چھِ ییٛتُک بیٚیہِ اکھ ییٚلہِ اَسہِ خانٛدرن وانٛدرن منٛز تہِ چھُ زیادٕ یِوان یِمَے دِنہٕ زن بمبہٕ ژوٗنٛٹھ چھُ آسان تِم چھِ یِوان دِنہٕ رِستہٕ گوشتاب چھِ یِوان دِنہٕ بیٚیہِ تہِ وارِیاہ وارِیاہ چیٖز کُفتہٕ چھِ یِوان دِنہٕ میٖتھ چھِ یِوان دِنہٕ میٖتھ چھُ آسان پنٕنُے الگ مَزٕ بیٚیہِ اگر بہٕ کَتھ کَرٕ پاچہِ تہِ چھِ وارِیاہ مشہوٗر ییٚتہِ تتھ تہِ چھُ پنٕنُے مَزٕ یِوان کھٮ۪نس وۅنۍ اگر بہٕ کَتھ کَرٕ کہِ ٹیٛوٗرسٹہٕ ییٚلہِ یور وِزِٹ چھِ کَران تِم کوٚت ہٮ۪کن گٔژھِتھ یا تِم کیٛاہ ہٮ۪کن گۄڈنٮ۪تھ ٹرٛے کٔرِتھ بہٕ ہٮ۪کہٕ ؤنِتھ کہِ ٲڑۍ یِم سٲنۍ ٹیٛوٗرستٹہٕ چھِ تِم چھِ شَکاہاری تہِ آسان تِم ہٮ۪کن وارِیاہن ریسٹرٲنٛٹن پٮ۪ٹھ گٔژھِتھ زان چھُ شکتی چھُ سُہ چھُ شکاہاری سُہ یُس تہِ چیٖز کٕنہِ تتھ منٛز چھُنہٕ آسان نان ویجُک استِعمال کیٚنٛہہ تِم چھِ ہر کانٛہہ صِرِف تتھ منٛز چھِ تِم یِمَے چیٖز کیٚنٛہہ آسہِ زن چامِن چھُ ٹیٛوٗرسٹن خوش کَران تِم ہٮ۪کن سُہ تہِ کھٮ۪تھ مگر بہٕ چھَس چہان کہِ ٹیٛوٗرسٹہٕ گٔژھ ییٚتُک یَتھ أسۍ وَنان چھِ روگنجوش کھٮ۪نۍ یا ییٚتُک تبکھ ماز کھیوٚن یَتھ پنٕنُے مَزٕ چھُ آسان یا ییٚتہِ چھُ یَتھ یَتھ یَتھ موسمس منٛز چھُ یہِ ساری کھۄتہٕ زیادٕ مَزٕ چھُ یِوان کھٮ۪نس تِم چھِ کَباب چھُ تتھ چھُ وارِیاہ مَزٕ یِوان کھٮ۪نس ٹیٛوٗرسٹہٕ گٔژھ یہِ کھیٚنۍ بیٚیہِ ییٚتُک اَکھ ساری کھۄتہٕ فیٚمس جاے چھِ ڈل لیک کِنۍ تپٲرۍ تہِ چھُ وارِیاہ زیادٕ ڈابہٕ ییٚتہِ تِم یور تِم ہٮ۪کن گٔژھِتھ تَتہِ تہِ ہٮ۪کن تِم وارِیاہ وارِیاہ نٔوۍ چیٖز کھٮ۪تھ یا کٔشیٖرِ منٛز چھُ کہوٕ نوٗن چاے تِم تہِ چھِ وارِیاہ مشہوٗر ییٚتہِ مگر کباب چھُ ساروٕے سارِوٕے کھۄتہٕ زیادٕ مشہوٗر یا روگنجوش یہِ مےٚ گۄڈنٮ۪تھٕے ووٚن تَتہِ ہر کٲنٛسہِ چھُ الگ الگ ذایقہٕ ہر کٲنٛسہِ چیٖزس چھُ الگ الگ مَزٕ بیٚیہِ تِم چھِ وارِیاہ وارِیاہ چیٖز یِم تِم ہٮ۪کن کھٮ۪تھ بیٚیہِ دۄدٕ یَکھٕنۍ چھِ یا یا ہٮ۪کو أسۍ ؤنِتھ ماز چھُ تتھ تہِ چھِ أسۍ ہٮ۪کان وارِیاہ چیٖز بنٲوِتھ میٖتھ چھَ یَتھ أسۍ اِ انٛگریزۍ پٲٹھۍ چھِ وَنان ٹاویل میٹ تتھ تہِ چھُ وارِیاہ مَزٕ تِم ہٮ۪کان یِم چیٖز اِس مطلب وُچھِتھ اتھ کٮُ۪تھ مَزٕ چھُ اگر بہٕ تِمن کانٛہہ یہِ نا آفر کَرٕ کانٛہہ چیٖز کہِ یہِ ہٮ۪ک ہیٚکِو تُہۍ مطلب اِس مطلب تُہۍ ہیٚکِو تہِ ٹرٛے کٔرِتھ بہٕ وَنٕنہٕ رِستہٕ بہٕ وَنہٕ گۄشتاب میٛانِس دٮ۪ماغس منٛز چھِ یِمَے چیٖز یِوان یا بہٕ وَنہٕ تبکھ ماز یِم چیٖز چھِ یِوان اَسہِ دٮ۪ماغس منٛز یِم ہٮ۪کن بیٚیہِ یِمن یِمن جاین گٔژھِتھ زن کنٛگنہٕ کِنۍ چھِ وارِیاہ جایہِ ییٚتہِ یِم ڈابہٕ چھِ وارِیاہ اصٕل ڈل لیک کِنۍ چھِ وارِیاہ جایہِ ییٚتہِ کٔشیٖرِ ہُنٛد یِم یِم ڈشہٕ چھِ یِوان بناونہٕ یِم ہٮ۪کن تور گٔژھِتھ بیٚیہِ کھٮ۪تھ بیٚیہِ وُچھِتھ اَتھ اَتھ چھُ الگٕے لٔزیٖز مزٕ آسان یِمن چیٖزن